وعلیکُم سلام ؤنِو آرٹ کٕلاس لَگہِ کاہ بَجے تہٕ مۅکلہِ ساڑٕ کہہِ تَمہِ پَتہٕ لَگہِ میٛوٗزِک کٕلاس سُہ مۅکلہِ بَہہِ بَجے بَہہِ بَجے لَگہِ پَتہٕ ڈانٕس کٕلاس سُہ مۅکلہِ ساڑٕ بَہہِ چلو شُکریہ